اَسلام علیکُم وعلیکُم سلام ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ اَسہِ حظ أسۍ حظ أسۍ ٲسۍ یِم ٹیٛوٗرِسٹَن خٲطرٕ حظ یہِ ضروٗرت حظ کَمرٕ أسۍ اَسہِ بوٗز تُہۍ چھُو ہوٹلٕکۍ اونَر تۄہہِ چھُو ریسٹورَنٛٹہٕ چلان تہٕ اَسہِ اوس کَمرٕ ضروٗرت بیٚیہِ وُچھَو کھٮ۪ن چٮ۪نُک اِنتظام کٮُ۪تھ کیٛاہ چھُ اَتہِ یی اوس اَسہِ وُچھُن حظ تُہۍ کۭتِس منٛز دِیِو تِمَن کھٮ۪ن چٮ۪ن سۭتۍ سۭتۍ کَمرٕ تہِ تُہۍ کوٗتاہ چھِو ہٮ۪وان کَمرَس کِراے راتَس نہَ اگر یِم نہَ حظ آسان نہٕ تیٖتیٛاہ مان ژٕ پانٛژھ دَہ نفر آسان یِم تُہۍ ؤنِو أکِس کَمرَس کوٗتاہ ہیٚیِو تُہۍ زٕ ساس چھُوا ہٮ۪وان ساس چھُوا ہٮ۪وان أکِس کمرَس أکِس راتَس آ گوٚو کھٮ۪ن چٮ۪ن گوٚو الگ مگر کھٮ۪ن چٮ۪نُک حِساب چھُ أتی تۅہہِ کِنہٕ حظ اَہَن حظ سُہ کھٮ۪ن چٮ۪نُک گوٚو الگ تہٕ بیٚیہِ یہِ گوٚو الگ آ ٹھیٖک ٹھیٖک چھُ ٹھیٖک چھُ لَگ بَگ یِن یِم بَٹہٕ وار کِتھ تہٕ اَتھ ما پتہٕ تَمہِ برٛونٛٹھٕے تھاوَو نا أسۍ کَمرٕ بُک کٔرِتھ اَتہِ یِمَن خٲطرٕ نہَ نہَ کَنٛفٲرٕم حظ کَنٛفٲرٕم تۄہہِ کَرَو نا تَمہِ برٛونٛٹھٕے فون تۄہہِ وَنَو نا أسۍ گۄڈٕے یِتھٕے کٔنٮ۪تھ کَتہِ چھُ وَنان أسۍ وَنَو تۄہہِ گۄڈٕ تَمہِ برٛونٛٹھٕے گۄڈٕ وَنَو نا حظ تۄہہِ تُہۍ ؤنِو مگر اَتہِ چھکھا پتہٕ اَصٕل فیسَلٹیٖز سورُے باتھ روٗم واتھ روٗم چھُکھا اَتہِ سورُے کیٚنٛہہ ایٹیچ اَتہِ سٲلِم فیسَلٹیٖز چھَس اَتہِ اَدٕ تیٚلہِ چھِ تیٚلہِ چھِ ٹھیٖک چھُ تیٚلہِ چھُ سہلٕے وۅنۍ آ ٹھیٖک حظ چھُ یِمَن گَژھَن آسٕنۍ کَمرٕ حظ اَصٕل پاہمتھ

اَچھا اَچھا ٹھیٖک یِمن آہَن تۄہہِ چھُو اَتہِ آلریڈی آسان حظ ٹیٛوٗرِسٹہٕ تۄہہِ آسٮ۪و توٚتہِ ٹیٛوٗرِسٹَن ہُنٛد حِساب پتاہ یِم چھِ اَصٕل یِم حظ چھِ پےٚ تہِ کران پتہٕ اَصٕل مگر فیسَلٹیٖز گژھَن یِمَن اَصٕل آسٕنۍ ٹیٛوٗرِسٹَن یِمَن گژھِ نہَ آسُن اَوا صاف صاف واف گژھِ یِمَن آسُن سورُے کیٚنٛہہ بیٚیہِ کھٮ۪ن چٮ۪نٕچ پرٛتھ کانٛہہ فیسَلٹی واریاہ ویرایٹی گژھَن یِمَن آسنہِ کٲشرِ علاوٕ تہِ اگر یِمَن واریاہ ویرَایٹی آسان نا باقٕے تہِ تِم تہِ چَلان